ہیٚلو اَسَلامُ علیکُم تُہۍ چھِو حظ ڈاکٹر خوشبوٗ سٕنٛدِ کِلنِک پٮ۪ٹھ بولان مےٚ حظ ٲس دَنٛدَس روٗٹ کینال کَرناوُن دۄن دَنٛدَن بیٚیہِ ٲس مےٚ فِلِنٛگ کَرناوٕنۍ دۄن دَنٛدَن بیٚیہِ ٲس مےٚ صفٲیی کَرناوٕنۍ مےٚ کَرٕ حظ میلہِ ایپواینٛٹمٮ۪نٛٹہٕ بیٚیہِ ؤنِو مےٚ یِہُنٛد کیٛاہ قۭمتھ کیٛاہ چھُ کۭتِس تام گژھِ مےٚ یہِ اَچھا کٲلۍ کٮ۪تھ ہا صُبحنَسٕے یا کِنہٕ آفٹَرنوٗنَس منٛز مارنِنٛگَس منٛزا کِنہٕ آفٹَرنوٗنَس منٛز اَچھا روٗٹ کینالَس کوٗتاہ چھُو تُہۍ ہٮ۪وان مےٚ چھِ دۄن أڑمَن کَرناوٕنۍ بیٚیہِ اوس مےٚ صفٲیی کَرناوٕنۍ تَتھ کوٗتاہ چھُو ہٮ۪وان بیٚیہِ اوس مےٚ دَنٛدَس بُتھِ کھٔنٛڈ اَکھ ؤژھمٕژ اَتھ ٲس مےٚ کیپِنٛگ کَرناوٕنۍ تَتھ کوٗتاہ چھُ لَگان ٹھیٖک ٹوٹلَس پٮ۪ٹھ کوٗتاہ پیٚیہِ مےٚ وۅنۍ یہِ ٹھیٖک تیٚلہِ چھا حظ مےٚ کٲلۍ کٮ۪تھ یُن تیٚلہِ چھِ حظ مےٚ کٲلۍ کٮ۪تھ یُن تُلِو حظ شُکریہ تُہُنٛد تُلِو حظ بِہِو خۄدایَس حَوال